یُس ہاسے مےٚ یہِ ماٹِویشَن چھِ فوٹوگرٛیفی کَنٹِنیوٗ کَرنَس منٛز کیٛازکہِ یہِ ہَسا چھِ سۄ کَلا یُس پرٛٮ۪تھ وِزِ چھِ ضوٚرَتھ لَگان فوٹوگرٛیفی کَرنَس منٛز کیٛازکہِ فوٹوگرٛیفی چھِ سۄ چیٖز یُس ہر اَکھ چھِ دَپان بہٕ گَژھ ہا یہِ کَرُن مگر یُس یہِ تَمیُک کٲنٛسہِ کٲنٛسہِ تَگان یہِ فوٹوگرٛیفی ماٹِویٹ کوٚرنَس بہٕ أمۍ چیٖزَن کیٛازکہِ یُتھُے مےٚ وٕچھ کانٛہہ سُہ فوٹوگرٛیفی کیٛاہ کیٛاہ چھِ تِم کَران مِثال کے طور پَر وِلیَم وی سِمتھ یُس چھِ یُس بوٚڈ فوٹوگرٛافَر چھِ تٔمۍ کوٚرنَس بہٕ واریاہ زیادٕ ماٹِویٹ یُس تِم فوٹوگرٛیف چھِ تُلان وایلڈٕ اٮ۪نِمٕلز کرٛیچٲرٕس یا بیٚیہِ کیٚنٛہہ سیٖنری چھِ آسان تٕہٕنٛز تَمہِ کوٚرنَس بہٕ واریاہ زیادٕ ماٹِویٹ کہِ یہِ کَرٕ بہٕ پَنٕنۍ ہابی ایز استعمال